ہیٚلو اسلام وعلیکُم ٹھیٖک چھُ ٹھیٖک چھُوا نُن چاے أسۍ چھِ کَپ حساب کٕنان حظ تا کَپ چھِ گژھان وُہَن رۄپیَن أسۍ چھِ ہُتھٕ پٲٹھۍ وَنان واریاہ پَتہٕ چھِ أسۍ کَپ حساب کٕنان وُہ وُہ رۄپیہِ کٕنان اَکھ اَکھ کَپ نہَ نہَ نہَ کہِ اَسہِ چھِ پٮ۪وان اَتھ خٲطٕر واریاہ کیٚںٛہہ کَرُن اَسہِ چھِ پٮ۪وان گۄڈٕنٮ۪تھ اَسہِ چھِ پٮ۪وان گۄڈٕنٮ۪تھ نُن چاے اَنٕنۍ مٔلۍ سُہ چھِ واریاہ زیادٕ درٛۅج گژھان تَمہِ پتہٕ چھُ اَسہِ پٮ۪وان آب ژھانٛڈُن آب پَتہٕ چھِ اَسہِ گیس یا ہیٖٹَر تہٕ لَگان اَتھ چھُ واریاہ زیادٕ پرٛوسٮ۪س لَگان تَمہِ پَتہٕ چھِ نُن چاے بَنان گۄڈٕ گژھِ اَتھ خٲطرٕ اَسہِ چاے آسٕنۍ پَتہٕ سولڈَر پَتہٕ گژھِ نوٗن آسُن پَتہٕ آب وُہ رۄپیہِ چھِنہٕ درٛۅگ گژھان تہٕ دَہَے أسۍ چھِنا تَتھ سۭتۍ چھِ أسۍ اَکھ تَتھ سۭتۍ چھِ أسۍ اَکھ ژوٚٹ تہِ تھاوان اَدٕ چھِ أسۍ وُہ رۄپیہِ کٕنان ژوٚٹ ہٮ۪تھ تِکیٛازِ بِظٲتی اَسہِ چھِنا بِظٲتی وُچھ اَسہِ چھِ واریاہ زیادٕ محنت لَگان گۄڈٮ۪تھٕے نُن چاے بَناونَس منٛز اَگر تُہۍ پانہٕ ٲسِو بَناوان تۄہہِ آسٮ۪و پَتاہ اَتھ منٛز گژھان کیٛاہ چھِ أسۍ چھِنا اَسہِ چھِ پٮ۪وان آ أسۍ چھِنہٕ حظ اَسہِ چھِ لَگان اَتھ واریاہ محنت بیٚیہِ تہِ یَتھ سِٹالَس پٮ۪ٹھ اَتَتھ چھِ اَسہِ زیادَے لَگان ہورٕ چھِ سٲری وُچھان تہِ آسان بیٚیہِ چھِ أسۍ دۄہَس واریاہ کَم کَسٹمَر یِوان اَمی موٗجوٗب تھوٚو اَسہِ وُہ رۄپیہِ واریاہ نہٕ کیٚنٛہہ واریاہ نہٕ کیٚںٛہہ کَم کَسٹمَر چھِ یِوان تَوَے چھِنا تھوٚومُت اَسہِ یوٗتاہ درٛۅگ ہورٕ چھِنہٕ ڈیمانٛڈٕے کیٚںٛہہ تَوَے چھِ یہِ ہُہ تھوٚومُت اَسہِ اَتھ یہِ مےٚ ما ووٚن تہِ بہٕ چھَس وَنان اَسہِ چھِنا لَگان أسۍ تھاوَے تِمَن ہٕنٛدۍ خٲطٕر یہِ یِمَن نُن چاے چیٚنۍ آسہِ ییٚتہِ اَدٕ چلو ییٚلہِ تۄہہِ چیٚنۍ آسٮ۪و تہٕ تَمہِ ساتہٕ وُچھو أسۍ وۅنۍ چھُوا حظ تُہۍ وُنکٮ۪ن چھَوا چیٚنۍ تۄہہِ ؤلِو اَدٕ کیٛاہ ییٚلہِ تُہۍ چیٚیِو تہٕ تیٚمہِ پَتے باسٮ۪و تۄہہِ ییٚمہِ حساب تُہۍ یہِ باسٮ۪و تہٕ

تیٚلہِ بَناوا بہٕ تیٚلہِ تۄہہِ خٲطٕر اَکھ کَپ چلو چلو ٹھیٖک چھُ یہِ کہِ بہٕ لاگہٕ چاے بَناوٕنۍ بِہِو تُہۍ ہۄتنَس تہٕ بہٕ اَنہو تۄہہِ اوٗرۍ ٹھیٖک چھِ حظ اَدٕ کیٛاہ اَدٕ کیٛاہ ؤلِو بِہِو تُہۍ یَتٮ۪ن